ٹیٚکنالجی اگر وُچھو أسۍ أمۍ کوٚر واریاہ مَدَت ٹرٛانَسپوٹیشَنَس منٛز اگر أسۍ وُچھو پرٛٲنِس زَمانَس منٛز اوٗس پیٚوان گژھُن گۄڈٕنیٚتھ ییٚتہِ پٮ۪ٹھ شَہر پَتہٕ اوٗس پیٚوان دفتَرَس منٛز گَژھُن یا اوٗس پیٚوان ڈی سی آفِسَس منٛز گژھُن وُچھُن اوٗس پیٚوان کہِ ٹِکیٚٹ چھا ایٚولیبٕل کِنہٕ نہٕ سۄ ٲسۍ زِہا ٹرٛین ٹِکیٚٹ کَڑٕنۍ سۄ ٲسۍ زِہا اسہِ اِیر ٹِکیٚٹ کَڑٕنۍ یا ٲسۍ زِہا بَس ٹِکیٚٹ کَڑٕنۍ بَس ٹِکیٚٹ خٲطرٕ اوٗس پیٚوان گژھُن بَس کانٛوٹرَس پٮ۪ٹھ گۄڈٕنیٚتھ وۄنۍ اَگر نے آسہِ ہا تَتہِ تہٕ یُن اوٗس پیٚوان واپَس یِتھَے پٲٹھۍ ٲں اگر جَہازٕ ٹِکیٚٹ چھِ کَڑٕنۍ آسان جَہازٕ ٹِکیٚٹ خٲطرٕ اوٗس پیٚوان کھَژُن گۄڈٕنیٚتھ اِنٹرنیٚٹ کیفے پٮ۪ٹھ یا یُس زَن ٹرٛیوٕل ایٚجنٹ چھُ تٔمِس نِش اوٗس پیٚوان گژھُن سُہ اوٗس کَران کٲم تٔمِس نِش گٔیے تہٕ وُچھہِ ہاو ٹِکیٚٹ سۄ آسہِ ہا درٛوٚج أسۍ یِم ہاو واپَس ٹایِم اوٗس گژھان کَنزیوٗم یِتھ پٲٹھۍ زیادٕ وۄنۍ کیاہ چھُ گژھان ٹیٚکنالجی سۭتۍ کیاہ گوٚو اسہِ ٹیٚکنالجی سۭتۍ گوٚو أسۍ ہیٚکو أکِس موبایلَس پٮ۪ٹھ گَھرے پننِس کُٹھِس منٛز پننہِ گَھرِ جایہِ ہیٚکو أسۍ وٕچھِتھ سٔرٕچ کٔرِتھ کہِ ٹِکیٚٹ بُکِنٛگ چھا ایٚولیبٕل ٹِکیٚٹ جَہازٕ خٲطرٕ یا ٹرٛین خٲطرٕ بیٚیہِ کوٗتاہ فِیر کیاہ چھِ پَتہٕ ہیٚکو بیٚیہِ چھِ ہیٚکان أسۍ وُچھِتھ أتھۍ سۭتۍ سۭتۍ کہِ مطلب اگر أسۍ ٹرٛیوٕل آسہِ کُنہِ جایہِ کَرٕنۍ تمہِ جایہِ ہُنٛد ہیٚکان وُچھِتھ موسم تَمیک کیُتھ چھُ یا وَتہِ کیُتھ روزِ موسَم تَمے حِساب چھِ أسۍ ہیٚکان پٕلانِنٛگ کٔرِتھ تہٕ أسۍ چھِ ہیٚکان ٹرٛیوٕل پَنُن اصٕل پٲٹھۍ ایٖزِیٖلی تہٕ بیٚیہِ کَنوِیٖنِیَنٹلی کٔرِتھ